اَسلامُ علیکُم مےٚ چھُ ناو اَفشانہ بہٕ چھَس سرینگرٕ روزان یوٗجولی چھِنہٕ اَسہِ ییٖتٛیاہ تہِ جاب اَپورچوٗنِٹیٖز یِم تاہ وَنو أسۍ گورمنٛٹ جاب سَرکٲۍ مُلٲزِمہ چھِ أسۍ ییٚتہِ زیادٕ پَران تیوٗتاہ تہِ چھُنہٕ تیوٗتاہ گورمٮنٛٹ جاب چھِنہٕ اَسہِ ییٚتہِ مِلان بِلکُل تہِ کِہیٖنۍ وۄنۍ چھِ اَسہِ ییٚتہِ لٔڑکو کوریو کینٛہہ پَنُن بِزنِس ہیوٚتمُت سٹاٹ کَرُن یُس زَن سوشَل میٖڈیا واریاہ زیادٕ ییٚتہِ عام گوٚو ییٚمہِ سۭتۍ اَسُہ ہیٚچھ کہِ یاہ پَزِ کَرُن پَنُن رۄپیہِ دَہ کَماونہٕ موٗجوٗب کیٛازِکہِ اِنسان ہیٚکہِ نہٕ رۄپیو دَہو وَرٲے کٔرِتھ کِہیٖنۍ پَتہٕ سُہ لٔڑکہٕ ٲسِنۍ یا کوٗر ٲسِنۍ پتہٕ سُہ بوٚڑ ٲسِنۍ یا پتہٕ سُہ لۄکُٹ ٲسِنۍ وۄنۍ چھِ أسۍ ییٚتہِ کورِ پانہٕ تہِ جاب سوری جاب تہِ چھِ کَرانٕے اگر نہٕ کٲنٛسہِ کینٛہہ مِلہِ تہِ پرٛایویٹ سکوٗلَن منٛز کَران جاب یا لَکچن لَکچن کَمپنَن منٛز کَران جاب یا پا کورِ چھ پانے بِزنِس شروٗع ہیوٚتمُت کَرُن اگر تُہۍ وٕچھِو پیپر میشی ہِنٛدۍ بِزنِس چھِ کورِ پانے کَران یِم بَناوان آرٹٕس وَغیرہ بناوان پیپَر میشی یا کرٛال کٲن چھِ تِم لۄکٕٹۍ لۄکٕٹۍ چیٖز بَناوان پیٚنڈِٹ ونڈیڑ بَناوان آنچار ہیوٚتُکھ بَناوُن ایٚلوویراہٕکۍ پرٛوڈَکٹٕس ییٚتہِ اُگاوان تہٕ پَتہٕ تِہُنٛد سُہ فام ہیوٗ بَناوان یا اِتھَے کٔنی چھِ ٲ پَلَو وَلَو کٕنان آنلایِن بِزنِس ہیوٚتکھ شروٗع کَرُن اِتھ کٔنۍ زَن اِنَسٹاگرٛامَس پٮ۪ٹھ چھِ پَتہٕ تِم پَلوَن ہِنٛز پَبلِسِٹی کَران ہاوان ایٮ۪ڈوَٹایِز کَران تٔتھۍ پٮ۪ٹھ ایکاوُنٛٹ بَناوان تِمن بِزنِسَن ہُنٛد تہٕ بَس پَتہٕ چھِ کٕنان آنلاِین اِنَسٹاہَس پٮ۪ٹھ فیس بُکَس پٮ۪ٹھ واریاہ زیادٕ چھِ یِمَن پَبلسِٹی مِلان پَتہٕ یِم فالو لُکھ کَران پَتہٕ ہیٚوان کٕنان یِمَن تہٕ یِم تہِ چھِ پَنُن روزگار مِلان یِمَن زیادٕ چھِ أسۍ وۄنۍ ییٚتہِ فِرٛی لینٕس جابٕے کَران کیٛازِکہِ چھُنہٕ اورٕ گورمنٛٹ جاب تہِ مِلان اَسہِ بِلکُل تہِ کِہیٖنۍ اِسلیے چھِ أسۍ پرٛٮ۪فَر وۄنۍ کَران پانَے کینٛہہ کَرِ اِنسان تہٕ تِتھَے کٔنی کَمایہِ یِتھَے کٔنی اَنان ٲں گَرَے اَنان یِمَے پَلو وَلو بُٹیٖک ترٛاوان ٹیلرِنٛگ ہیٚچھان پانَے بَناوان بٔڑۍ بٔڑ بُٹیٖک ترٛٲوے ییٚتہِ کوریو وۄنۍ لٔڑکو کوریو لٔڑکہٕ تہِ کَران یِمَے فِرٛیلینٕس جابٕسٕے وۄنۍ کَران یِم تہِ کَران وۄنۍ آنلایِن بِزنسٕے کَران آنلاین بِزنِس کَران اَنان یِتھے کٔنی پَلو ٲسِنۍ شوٗز ٲسِنۍ بوٗٹھ ٲسِنۍ بیگ ٲسِنۍ وَردَن ٲسِنۍ لٔڑکَن ہِنٛدۍ پَلو ٲسِنۍ بَچَن ہِنٛدۍ پَلو ٲسِنۍ کورٮ۪ن ہِنٛدۍ پَلو ٲسِنۍ اَنان تہٕ پَتہٕ چھِ کٕنان اِنَسٹاگرٛامَس پٮ۪ٹھ وغیرہ وغیرہ تہٕ یِتھَے کٔنی چھِ واریاہ پیپَر میشی ہِنٛدۍ مُتعلِق تہِ کورِ کٲم وٲم کَران وۄنۍ بیٚیہِ چھِ اگر تُہۍ وٕچھو تِم بانہٕ وانہٕ بَناوان کرٛالہٕ کٲم کَران یۄس زَن برونٛٹھ کالہِ واریاہ خَتمٕے ٲس گٔمٕژ اَسہِ کَشمیٖرَس منٛز وۄنۍ ہیوٚتُکھ سُہ تہِ کَرُن آرٹ چھُ اَسہِ ییٚتہِ واریاہ زیادٕ یا شالٕز بَناوان چھِ ییٚتہِ چھِ کورِ وۄنۍ پانے شالٕز وغیرہ تِہُنٛد کٲم کران پَتہٕ تِم شالٕز وغیرہ کٕنان تہٕ اِوٕن آنلاین چھِ کٕنان اگر آنلایِن آسہِ نہٕ کٕنُن تہٕ یِتھَے کٔنی پَنٕنۍ پَنٕنۍ بُٹیٖک پَنٕنۍ دُکان ہٮ۪وان تَتہِ کٕنان لٔڑکہٕ کورِ سٲری وۄنۍ یی کَران اَمہِ سۭتۍ چھُ اَسہِ سانہِ سانہِ سرینگر ڈِسٹِرکٕچ اِکانمی تہِ چھے بَڑان روزگار تہِ چھُ باقِیَن لُکَن تہِ مِلان یا یِم اَگر کینٛہہ فریلینٕس جاب چھِ کَران یِمَن سۭتۍ چھِ کینٛہہ ایٚسِسٹَنٛٹ ویٚسِسٹَنٛٹ تہِ آسان تِم تہِ پَنُن روزگار تَمہِ سۭتۍ کَماوان یا دُکان چھِ یِم ترٛاوان تَمہِ سۭتۍ تہِ تَتھ پٮ۪ٹھ تہِ سیلٕز مین سیلٕز گٔرٕل آسان تَتین تِم کٲم کَران یا میک اَپ آٹِسٹ ہیوٚتُن وۄنۍ ییٚتہِ واریاہ زیادٕ ٹرٛینڈ پَنُن ییٚتہِ چھُ میک اپ مہرنٮ۪ن وارہَنٮ۪ن میک اپ کَران تہٕ کورِ ہیٚچھان وۄنۍ میکَپ ویک اپ کَرُن تہٕ سُہ بِزنس کوٚرُکھ وۄنۍ پانہٕ شروٗع میکپُک بِزنِس کاسمیٹِک بِزنِس سُہ کٕنان کٕنان ہٮ۪وان کٕنان لیہنٛگا ویٚہنٛگا کٕنان تِمے بُٹیٖک ترٛاوان چھِ وۄنۍ ییٚتہِ واریاہ واریاہ زیادٕ اِکانمی تہِ بَڑے امہِ وَجہ سۭتۍ